مےٚ حظ چھِ گولٕز یِہٕے کہِ یۄس مےٚ کَمپٔنی چھِ کھوٗجمٕژ یا فیکٹِرٛی چھِ یِم أسۍ دَروازِ چھِ بَناوان یِم ہَسا گژھِ مان ژٕ کَشمیٖرَس منٛز عام گژھٕنۍ یِم حظ چھِ یہِ لٔکرِ ہِنٛدۍ دَرواز یِم ہَسا گژھِ تھوڑا گژھُن اَتھ کَم کیٛازِکہِ لٔکٕر حظ چھِ ورایاہ پرٛیشَش پی وی سی دَرواز چھِ آسان حظ تِم ہَسا چھِ واٹَر پِروٗپھ تہِ آسان تِم چھِ واریاہ ڈِزاینٕڈ تہِ بَنان تہٕ یِم حظ گٔژھ پوٗرٕ کٔشیٖرِ منٛز گژھٕنۍ سٲرسی کٔشیٖرِ گٔژھ یِم پھٲلٕنۍ تہٕ یۄہَے حظ چھِ میون گول کہِ وۄنۍ یوٗتاہ زیادٕ زیادٕ گٔژھ یِم گژھٕنۍ أسۍ دَپان مان ژٕ اَسہِ چھُ واریاہ ایریا کَوَر کَرُن مان ژٕ یِم میکسِمَم سرینگرَس منٛز ہَسا چھِ اَزٕ میکسِمَم یِمَے دَروازا باسان یہِ گوٚژھ سَوتھَس کُن تہِ گژھُن نارتھَس کُن تہِ گژھُن ییٚمہِ خٲطرٕ حظ واریاہ محنت چھِ کَران مےٚ ہَسا چھِ یِہٕے ماٹویٹ کَران کہِ ییٖژاہ أسۍ محنت چھِ کَران یا ماٹِویشَن مِلان اَمہِ سۭتۍ کہِ سورُے ہَسا گوٚژھ گژھُن یہِ ٹھیٖک پٲٹھۍ مےٚ ہَسا چھِ یِہٕے ماٹویٹ کَران بہٕ ہَسا چھُس ڈور ٹُوٚ ڈور گژھان دَرواز پٮ۪ٹھ دَرواز دَرواز پَتہٕ دَرواز گژھان أسۍ ہَسا چھِ کَران محنت تَمہِ خٲطرٕ واریاہ اَصٕل تَوَے ہَسا چھُس بہٕ دَپان مےٚ چھِ یہِ ماٹویشَن اَمہِ سۭتۍ مِلان واریاہ ماٹویشَن کہِ بہٕ ہَسا چھُس کَران لُکَن سۭتۍ کَتھٕ وَتھٕ تہٕ تِم تہِ چھِ واریاہ ووٹ دِوان فیٖڈبیک اَصٕل اَصٕل